کۄس کۄس تٲلیٖم چھےٚ تٕہٕنٛدٮ۪ن ژرٛاٹ حالن منٛز مہیّا کیٛاہ سکوٗل بَچن چھا پٮ۪وان دوٗر گژھُن کیٚنٛہہ تٲلیٖم حٲصِل کرنہٕ سانٮ۪ن کالیجن منٛز چھِ واریاہن قٕسمَن ہٕنٛز تٲلیٖم تٲلیٖم مہیّا جیسے کہِ میڈِکَل آٹس نان میڈِکَل ہِش بیترِ سَبجیکٹ چھِ یِوان ییٚتہِ پَرناونہٕ آ سکوٗل بَچن چھُ پٮ۪وان مٔلکہٕ کٮ۪ن دو دٔیمٮ۪ن ژاٹ حالَن منٛز تہِ تٲلیٖم حٲصِل کَرنہٕ خٲطرٕ گژھُن